آ أسۍ وَنو تۄہہِ أسۍ ٲسۍ کَلکَتس منٛز ہٮ۪کو أسۍ جاناوارَن ہُند تۄہہِ ؤنِتھ کَلکَتس منٛز چھُ ویسے واریاہ کَم جاناوار گژھان نَظرِ اَلبتہٕ تَتہِ اوس سُہ اکھ مطلب ییٚتہِ چہِ ساروی کھۄتہٕ بوٚڑُو پَہن سُہ جاناوار اکھ تِم ٲسۍ تِم ٲسۍ جُنڈس منٛز تتہِ آسان اور تِم ٲسۍ کُلِس پٮ۪ٹھ صبُحٕکۍ ٹایمہٕ تہِ تہٕ شامنَس ٹایمہٕ دۄہَس ٲسۍ نہٕ آسان کیٚنہہ صبُحس تہٕ شامَس تیوٗتاہ شور ٲسۍ تِم کران سُہ شور کوٗتاہ اوس تِمن بوٗلۍ کۭژاہ ٲسۍ خۄش کران انسانس واریاہ خۄش مطلب اِنسانَس اوس نہٕ یِوان وۄندٕے دَپان اوس اِنسان برابر گٔژھ یہِ دۄہَس آسٕنۍ یہِ بوٗلۍ انسان بہٕ بیٚہمہٕ ہا أتی بہٕ بوزٕے یوتن واریاہ خۄش ٲسۍ سۄ بوٗلۍ کران مےٚ تہٕ تَمہِ جاناوَارَس چھُ ناو پاے مےٚ کینٛہہ تِم تہِ ٲسۍ آسان جُنڈَس منٛزٕے مَگر اور دۄہلہِ ٲسۍ نہٕ تَقریٖبَن تَقریٖبَن تَتہِ جاناوار گژھان نظرِ کیٚنٛہہ واریاہ کَم کیازِ کہِ تَتہِ چھُ جگہٕے کَم تَتہِ چھُ آ مطلب آبٲیی چھ تتہِ واریاہ زیادٕ زٔمیٖن چھُ تَتہِ کم واریاہ مطلب سَٹی منٛز سٹی سٹین ہُند وَنہٕ بہٕ سَٹی منٛز چھُ واریاہ تَتہِ یِم کم اور گامن منٛز تہِ چھ تَتہِ پھیٖرمٕتۍ اور تَتہِ تہِ چھِ جاناوار واریاہ کَم آسان تہٕ اَلبتہٕ یِہوے چھُ کہِ صبُحن شامَن چھُ یِہُند شور گژھان واریاہ اور ییٚتیُک تہٕ تَتہِ کِس ہٮ۪کہٕ بہٕ ؤنِتھ کہِ جاناوارَن منٛز گژھِ واریاہ فرق تِکیازِ ییٚتہِ چھِ اَسہِ سرینگرٕ مطلب کٔشیٖرِ منٛز چھِ واریاہ جاناوار اَسہِ ییٚتہِ یِم پٔرِند مطلب بٲڈٕس حظ یِم زَن ؤڈِتھ پٔڈِتھ چھِ ہٮ۪کان واریاہ زیادٕ چھِ بَنیٚسبَت کہِ کَلکتا گٔے نہٕ مےٚ یٖتیاہ نَظرِ زانٛہہ تھینکوٗ